ہے ہوٚتَتھ تام بیٚٹَرمیٚنٹ ہٕنٛز کتھ کَرَو ہیٚلتھ کیر سیٚکٹَرَس مَنٛز ریٖسنٹلی یُس مےٚ وٕچھ کیاہ کیاہ چینٛجز چھِ آمژٕ یا بَدلاو وَنو أسۍ ہیٚلتھ کیر سیٚکٹَرَس مَنٛز لایِک کہِ گۄڈے وٕچھ مےٚ لیٹیٚسٹ مِشیٖنریٖز چھے وٕنکٮ۪ن ایویلیبل واریہَن گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز یِم نہٕ امہِ برونٛہہ وٕنیُک تانۍ آسہِ ایویلیبل آسان کینٛہہ اَگَر اَسہِ کینٛہہ تِتھ ٹیٚسٹ ٲسۍ پیٚوان کَرٕنۍ سَپوز ایٚم آر آے سکین اوس پیٚوان کَرُن یا سی ٹی سکین اَسہِ اوس پیٚوان پرایویٹ لیب مَنٛز گَژھُن یِم زَن چارج ٲسۍ کَران واریاہ زیادٕ مٔنی وٕنکٮ۪ن چھِ تِتھ کینٛہہ ہوسپِٹَل اکھ یا زٕ سٲری چھِنہٕ کینٛہہ گِنے چُنے ہوسپِٹَل چھِ تِتھ کہِ ییٚتہِ یِم اَسہِ مِشیٖنری چھِ ایویلیبٕل یا باقٕے تِم مشیٖنری چھِ ایویلیبٕل یِم مارکٔٹَس مَنٛز واریاہ زیادٕ درٛوجہِ تِم ٹیٚسٹ چھِ گَژھان اِتھے کٔنی وٕچھ مےٚ سٹاف نَمبَر آف یُس زَن سٹاف سُہ چھُکھ کوٚرمُت اِنکریٖز یِمَن گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز اوٚتانۍ یُس زَن سٹاف اوس سانٮ۪ن یِمَن گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز یہِ اوس آسان اِن ایٚڈکیت یہِ اوس آسان واریاہ زیادٕ کَم ییٚمہِ سۭتۍ پیشَنٛٹ اوس گَژھان واریاہ زیادٕ سَفَر وٕنکٮ۪ن اَگَر أسۍ وٕچھو گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز تہِ واڑ بویِز چھِ ایویلیبٕل آسان ٹھیٖک ٹھاکھ بہٕ وَنہٕ نہٕ پرفکیٚٹ نَمبَر آف چھ آسان ایویلیبٕل مَگَر کُنہِ حَدَس تام چھُ آسان بَرابَر یِتھے کٔنی نرسِز یا ڈاکٹَر چھ آسان ایویلیبل یا وٕنکٮ۪ن وٕچھو أسۍ نایٹ شِفٹ یِمَن زَن ڈاکٹَرَن چھُ آسان وٕنکٮ۪ن گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز سُہ چھُکھ کوٚرمُت اِنکریٖز اوٚتانۍ اوس نہٕ آسان ییٖتہن ڈاکٹَرَن نایِٹ شِفٹ کینٛہہ اوٚتانۍ اوس آسان أکِس ڈاکٹرس أکِس واڑَس مَنٛز سُہ اوس نہٕ آسان ایویلیبٕل تمہِ وِز کِہیٖنۍ تٔمِس اوس آسان واریاہ زیادٕ ورٕک لوڑ وٕنکٮ۪ن چھُ اَلبَتہ نَمبَر آف ڈاکٹرس آسان ایویلیبٕل جوٗرِنٛگ نایِٹ شِفٹ تہِ تمہِ سۭتۍ مےٚ چھُ باسان تمہِ سۭتۍ ہیٚتِنۍ تمہِ سۭتۍ ووت پیشَنٹَن واریاہ آرام یہِ چھُ اکھ بیٹَرمیٚنٹ اکھ یہِ چھُ اکھ ایٚڈوانسمیٚنٹ اکھ اتھ مَنٛز ایٚچیٖومیٚنٹ اکھ چھُ اکھ یہِ ہیٚلتھ کیر سیٚکٹَرَس مَنٛز گَوَمیٚنٹ سیٚکٹَرَس مَنٛز سپیٚسِفِکَلی تہٕ باقٕے گوٚو پرایویٹ ہیٚلتھ سیٚکٹَر سُہ چھُ یوٗجؤلی آسان ہَر کُنہِ جایہِ اصلٕے سپیشَلٕے تَتہِ چھُ یِوان پروپَر کیر وَغیرہ دِنہٕ اَلبَتہ گَوَمیٚنٹ سیٚکٹرٕچ اَگَر أسۍ کتھ کَرو اتھ مَنٛز چھُ واریاہ زیادٕ وٕنکٮ۪ن اِمپروٗمیٚنٹ آمٕژ بیٚٹَرمیٚنٹ آمٕژ تہٕ بیٚیہِ تہٕ چھِ فٔردَر بیٚٹَرمیٚنٹ کَرنٕچ ضروٗرَت بیاکھ اَگَرے بہٕ آسپیٚکٹ وَنہٕ کیاہ چھِ بیٚٹَرمیٚنٹ آمٕژ سُہ گٔے ہایجیٖن گومیٚنٹ ہاسپِٹلَن مَنٛز اوس نہٕ اوٚتانۍ یہِ یِمَن یِمَن جایَن اوس نہٕ اوٚتانۍ ہایجیٖن پرژھان کٕہٕنۍ سورُے اوس آسان گَنٛدٕ بیٚڈس وَغیرہ یہِ فٕلور وَغیرہ یا باقٕے باقٕے چیٖز تِم ٲسۍ آسان گَنٛدگی سۭتۍ بٔرِتھ مَگَر اکھ زٕ ؤری ہیٚتٕنۍ یَنہِ پیٹھٕ سُہ کووِڈ وَغیرہ اوس تہٕ تَنہٕ چھِ یِم دِوان ہایجیٖنَس پیٹھ تہِ واریاہ زیادٕ زور تہٕ مےٚ چھُ باسان تَنہٕ ہیٚژٕن کِلینلِنیٚس یُس زَن صاف صَفٲیی سُہ ہیٚژٕن بَڑٕنۍ تَنہٕ پیٹھٕ واریاہ زیادٕ تہٕ یِم چھِ وۄنۍ واریاہ زیادٕ خَیال تھاوان صاف صَفٲیی ہُنٛد بیٚیہِ باقٕے چیٖزَن ہُنٛد کہِ ییٚمہِ سۭتۍ نہٕ باقٕے زیادٕ بیٚمارٮ۪ن ووٚدبَو یا ہیٚکَن پھوٗلِتھ کینٛہہ ایٚمَنٛگ ایٚٹَنڈَنٛٹس پیشَنٛٹَن یِم ایٚٹَنڈَنٛٹ چھِ آسان سۭتۍ تہٕ تِمَن تہِ چھُ مےٚ باسان تِمَن تہِ ہیٚوتُن تمہِ سۭتۍ تہِ ہیٚوتُن واریاہ زیاد ہیٚلپ گَژھٕنۍ